سون یُس یہِ کٕلایمیٹ چھُ یہِ کِتھٕ کٔنۍ چھُ ترٛاوان اَثَر سٲنِس یَتھ یُس تہِ اَسہِ کرٛاپُس چھُ آسان یُس تہِ اَسہِ زٔمیٖنٛدٲری چھِ آسان اَتھ پٮ۪ٹھ چھِ یہِ ترٛاوان یِتھٕ کٔنۍ اَثَر کہِ ییٚمہِ سایمہِ ٹایمہٕ تہِ اَسہِ تاپھ ضروٗرت چھُ آسان تَمہِ ٹایمہِ چھُ نہٕ تاپھ آسان کیٚنٛہہ ییٚمہِ ٹایمہٕ اَسہِ روٗد ضروٗرت چھُ آسان تمہِ ٹایمہٕ چھُنہٕ روٗد آسان کِہیٖنٛۍ تہِ نہٕ ییٚمہِ ٹایمہٕ نہٕ فُلڈ ضروٗرت آسان کیٚنٛہہ فَٔلڈ چھُ اَسہِ یِوان یور سٔہلاب چھُ اَسہِ یِوان ییٚمہِ سۭتٮ۪ن اَسہِ واریاہ نۄقصان چھُ اَسہِ گَژھان ییٚمہِ سۭتۍ نہٕ اَسہِ یہِ توٚمُل چھُ آسان یہِ چھُنہٕ اَسہِ نیران کِہیٖنٛۍ نہٕ پٔتۍمہِ لَٹہِ تہِ زٕ ساس ژۄداہس منٛز تہِ گوٚو یی تہٕ آو سہلاب تَمہِ ٹایمہٕ ییٚمہِ ٹایمہٕ دانہِ اوس تہٕ پَتہٕ تمہِ ٹایمہٕ کیٛاہ گوٚو تہٕ دانٮ۪س یُس چھُ سُہ گوٚو واریاہ زیادٕ خراب توٚمُل بَنیوو نہٕ تمہِ ٹایمہٕ کِہیٖنٛۍ یُس کٕلایمیٹ اوس سُہ گوٚو واریاہ زیادٕ خراب کٕلایمیٹُک اَگر اَسہِ پنٕنہِ ٹایمہٕ ییٚمہِ ٹایمہٕ تاپھ چھُ ضروٗرت تمہِ ٹایمہِٕ کرہے تاپھ ییٚمہِ ٹایمہٕ روٗد آسہِ ہے ضروٗرَت تَمہِ ٹایمہٕ روزِ ہے روٗد تہِ اگر روزِ ہے تیٚلہِ ہٮ۪کہٕ ہا نہٕ سٲنۍ کرٛاپُس خراب گٔژھِتھ کِہیٖنٛۍ تہِ نہٕ مگر یُس یہِ یُس یہِ موسَم چھُ یہِ چھُ بَدلان واریاہ زیادٕ یہِ چھُنہٕ روزان پنٕنِس ٹایمَس کیٚنٛہہ یُس ییٚمہِ ٹایمہٕ ضروٗرت چھُ موسَم آسان تَمہِ ٹایمہٕ چھُنہٕ یہِ روزان کِہیٖنٛۍ نہٕ ییٚمہِ ٹایمہٕ نہٕ دانٮ۪ٮس تِم ییٚمہِ ٹایمہٕ نہٕ دانٮ۪س روٗد چھُ آسان ضروٗرت کِہیٖنٛۍ تَمے ٹایمہٕ چھُ روٗد آسان تَمے ٹایمہٕ چھُ اوٚبُر آسان ییٚمہِ ٹایمہٕ دانٮ۪س تاپھ چھُ نہٕ آسان ضروٗرَت کیٚنٛہہ تہِ تَمہِ ٹایمہِ چھُ تاپھ چھُ تاپھ کیاہ أزۍکِس سیٖزنَس چھُ تاپھ واریاہ ضروٗرت اگر اَز لَگہِ تاپھ دانٮ۪س سُہ کھسہِ جلدٕے جلدٕے أسۍ ہیٚکو دانہِ چھۄمبِتھ أسۍ ہیٚکو دانہِ لوٗننِتھ مگر اَز چھُ روٗد اَز چھُ اَتھ آسان اوٚبُر چھُ آسان روٗد چھُ آسان ییٚمہِ سۭتۍ نہٕ یہِ دانہِ ٹھیٖک روزِ کیٚنٛہہ ییٚمہِ سۭتۍ یہِ واریاہ زیادٕ خَراب تہِ ہیٚکہِ گٔژھِتھ تہٕ بیٚیہِ پَزِ اَسہِ زٔمیٖنَس تہِ واریاہ دھیان دیُن ییٚلہِ اَسہِ یہِ فٔلَڈ تہِ چھِ یِوان اَسہِ منٛزٕ اَمہِ سۭتٮ۪ن تہِ چھِ اَسہِ واریاہ زیادٕ پریشٲنی وۄتھان یُس فٔلَڈ چھُ روزان اَسہِ کَنٹِنیٛوٗ ییٚتہِ زٕ ساس ژۄدہاس منٛز یہِ فُلڈ بوٚڈ فَٔڈو تَمہِ پَتہٕ پیٚوو یہِ ڈونٛٹھ ییٚتہِ ییٚمہِ ٹایمہٕ نہٕ پٮ۪وان گَژھہے کیٚنٛہہ تَمہِ سۭتۍ تمہِ سۭتۍ تہِ گوٚو اَسہِ دانٮ۪س واریاہ زیادٕ نۄقصان ییٚمہِ سۭتۍ نہٕ پَتہٕ یہِ توٚمُل تہِ خرٲبی گٔے توٚملَس تَمہِ سۭتۍ تہِ گٔے پَتہٕ اَسہِ واریاہ زیادٕ پرٛابلِم وۄنۍ کیٛاہ یہِ وۄنۍ کِتھٕ کٔنۍ بَچاوو أسۍ یہِ پَنُن یہِ اَمہِ سۭتۍ کیٛاہ وۄنۍ کیٛاہ کَرو أسۍ اگر اَسہِ زٔمیٖن آسہِ تھٲومٕژ اَصٕل زٔمیٖن آسہِ تَتھ آسہِ اَسہِ یۄس تہِ کھاد تتھ ضروٗرَت آسہِ سۄ کھاد چھَکو أسۍ تتھ سۄ کھاد تھاوو أسۍ تتھ تہٕ تَمہِ سۭتۍ تہِ ہیٚکو أسۍ بٔچِتھ یا پرٛاب یہِ وۄنۍ کٕم میجٲرٕز کُمہٕ تِمہٕ چیٖز کَرو أسۍ ییٚمہِ سۭتۍ اَسہِ پَنُن یُس یہِ دانہِ چھُ یُس یہِ کرٛاپُس چھُ یِم ہیٚکان اَسہِ بٔچِتھ أسۍ ہیٚکو کیٛاہ کٔرِتھ أسۍ ہیٚکو أسۍ اَتھ کھ کھاد چھٔکِتھ أسۍ یۄس تہِ کھاد یِوان چھےٚ بازرَس منٛز سۄ چھِ اَسہِ چھَکٕنۍ ییٚمہِ سۭتۍ یُس یہِ سون کرٛاپ یہِ چھ یہِ پھِر واپَس تَبٕژ یہِ دی پَنُن رَنٛگ واپَس یہِ دی اَسہِ پَنُن کھٮ۪ن یُس اَسہِ بَکار چھُ سُہ دیہِ اَسہِ واپَس واریاہ چیز واریاہ چھِ أسۍ یہِ لاپَروٲہی کَران أسۍ چھِنہٕ اَتھ کھاد واد چھَکان کیٚنٛہہ بَس تھاوان چھِ بیٛولا ویٛولا وؤیِتھ پَتہٕ چھُس نہٕ کھاد واد چھَکان کِہیٖنٛۍ نہٕ بَس پَتہٕ چھِ وَنان وۄنۍ کھوٚت نہٕ یہِ زٔمیٖنَس مَنٛز کھوٚتُے نہٕ یہِ یہِ کھٮ۪ن یہِ کیٚنٛہہ تہِ وومُت آسہِ تہِ چھُنہٕ کھسان کِہیٖنٛۍ تیٛز اَسہِ پَزِ اَصٕل پٲٹھۍ زمیٖن گۄڈٕ وُچھُن زٔمیٖنَس کَر چھُ سرٛیٚہہ ضرورَت تَتھ پَزِ اَسہِ سرٛیٚہہ تھاوُن زٔمیٖنَس کَر چھُ آب دِنٕچ ضروٗرَت تَتھ پَزِ اَسہِ آب دیُن یِم چیٖز پَزَن اَسہِ مَدِ نظر تھاوٕنۍ تَمے حِسابہٕ روزِ اَسہِ سون یُس یہِ کرٛاپس چھُ سون یہِ کھٮ۪ن چٮ۪ن چھُ سون یہِ زمیٖن چھُ یہِ روزِ واریاہ زیادٕ اَصٕل تَمہِ سۭتۍ ہٮ۪کو پَتہٕ أسۍ أسۍ أسۍ تہِ ہٮ۪کو بٔچِتھ أسۍ تہِ ہٮ۪کو پَتہٕ واریاہ کھٮ۪ن چؠن کھٮ۪تھ أسۍ تہِ ہٮ۪کو نہٕ پَتہٕ زیادٕ خرچہِ گژھِ نہٕ کیٚنٛہہ بازرُک پیٚیہِ نہٕ اَنُن کِہیٖنٛۍ نہٕ ییٚمہِ سۭتۍ سون تہِ بَچہِ أسۍ تہِ بَچو غریٖبی نِش تہِ گژھو پَتہٕ دوٗر تہٕ أسۍ چھِ یہِ یی کَران یہِ کھٮ۪ن چٮ۪ن اَتھ چھُنہٕ دِوان دیان کہِ کھاد چھِس نہٕ ترٛاوان ٹایمَس پٮ۪ٹھ کِہیٖنٛۍ ییٚمہِ سۭتۍ پَتہٕ یِہَے پرٛابلِم چھِ گژھان أسۍ چھِنہٕ ہٮ۪کان یہِ زٔمیٖنَس ز زٔمیٖنَس زٔمیٖنٕکۍ چیٖز کھٮ۪تھ کِہیٖنٛۍ تہِ یہِ چھُ دۄدران أتھی تہٕ اَسہِ پَزِ وۄنۍ یی کَرُن اَسہِ پَزِ اَتھ سۄے یہِ کھاد یِم تہِ پیٚسٹٕسایڈٕز چھِ یا یہِ یۄس تہِ کھاد اَتھ منٛز یِوان چھِ سۄ پَزِ اَسہِ ترٛاوٕنۍ تاکہِ یُس اَسہِ یہِ یُس یہِ کرٛاپٕس چھِ یِم روزَن اَسہِ ٹھیٖک تہٕ أسۍ تہِ ہٮ۪کو پَتہٕ یِمو یِم تہِ کٔڈِتھ اَسہِ تہِ ہٮ۪کان یِم فٲیدٕ دِتھ